آچھا بِسمہ مےٚ ؤنِو تُہۍ ٲں تۄہہِ کٕم ہابیٖز چھُو تۄہہِ کیٛاہ چھُو خۄش کَران مےٚ حظ چھِ واریاہ چیٖز خۄش کَران تَتھ منٛز اگر بہٕ وُچھہِ گۄڈٕنیٛک چھُ مےٚ ڈانسِنٛگ خۄش کَران دوٚیِم چھُ مےٚ میک اَپ ترٛیٚیِم چھُ مےٚ پَرُن تہٕ ژوٗرِم چھِ نِنٛدٕر کَرٕنۍ آچھا ٹھیٖک آچھا اگر أسۍ کَتھ کَرو رَننٕچ کُکِنٛگ ہنٛز کیٛاہ تۄہہِ چھُوا پَسنٛد رَنُن حالانٛکہِ کُنہِ ساتہٕ چھِ مےٚ کُکِنٛگ گژھان پَسَنٛد ییٚلہِ مےٚ فِرٛی ٹایِم آسہِ یا آسہٕ بہٕ خٲلی بِہِتھ تَمہِ وزۍ چھیٚس بہٕ کَران پرٛیفَر بہٕ کَرٕ کُکِنٛگ مگر ٲں زیادٕ وَقتَس چھِنہٕ مےٚ پسنٛد کُکِنٛگ کَرٕںۍ کیٚنٛہہ آچھا ٹھیٖک اگر أسۍ گیمٕزَن ہنٛز کَتھ کَرو تۄہہِ کٕم گیمٕز چھُو پسنٛد بہٕ چھیٚس نہٕ تیٛوٗتاہ گیمزَن منٛز اصٕل کیٚنٛہہ تہٕ بیٚیہِ چھِنہٕ مےٚ پَسَنٛد زیادٕ گیمٕز گِنٛدٕنۍ کیٚنٛہہ مگر وۄنۍ اگر آسہِ فونَس پٮ۪ٹھ ہیٚکہٕ بہٕ گیم ویم گِنٛدِتھ فار ایٚگزامپٕل ٹیٚمپٕل رَن چھِ تَتھ منٛز تِم چھیٚس بہٕ گِنٛدان اَہا ٹھیٖک ٹھیٖک چلو ٹھیٖک